ہیٚلو وعلیکُم سَلام آ آ آ بہٕ چھُس آ آ اَسہِ دِیٖتو چِنہِ جوراہ بَتہٕ کھٮ۪نہٕ خٲطرٕ بیٚیہِ اَگر کَترٮ۪و گِلاسہٕ چھِ اَسہِ لَگان تِم چایہِ وایہِ زیادٕ ٹیسٹہٕ یِوان تِمَن منٛز چاے واے چٮ۪نَس گِلاسہٕ درجَناہ بیٚیہِ گژھِ رَنٕنہٕ خٲطرٕ تہِ کیٚنٛہہ بانہٕ تھوڑا تھوڑا پَتہٕ جہِ کہِ درٛایہِ واریاہ اَصٕل آ آ بِلکُل اَگر اَتھ تَتھ چھُ آمُت بیٛاکھ سُہ سِکیٖم تہِ ہُہ سُہ نَلکہٕ لٲِگتھ اَگر سُہ آسہِ تہٕ واریاہ بہتر چھُ اِنشااللہ دِمَو حظ آ سیمپٔلن دِمَو نَظر سارنٕے یَن تَتہِ تٔتی کَرو آرڈر تہِ بُک أتی اَنو پانَس سۭتۍ دۅیہِ ترٛیٚیہِ دۄہ یِمَو اِنشاللہ کَملہٕ تہِ لَگن تِمَن چھا سینٹرَس زیادٕ آ آ زَبہِ دار گژھن آسٕنۍ تہٕ

چلو ٹھیٖک دۅنوے نِمَو ہۅمہِ منٛز تہِ نِمو پانٛژھ سَتھ پیٖٹۍ ہۅمہِ منٛز تہِ نِمَو اوٚڑ درجَنا ہۅمہِ منٛز اوٚڑ درجَنا ییٚمہِ منٛز آ باہ پیٖس گِلاس اکھ درجَنا چلو ٹھیٖک آ آ کَپ پِلیٹ کھٮ۪نہٕ خٲطرٕ ہُم تھوڑا تِم تھالہٕ بانہٕ سِٹایلَس منٛز چھِ آسان تِم کٮ۪نٛزٕ وٮ۪نٛزٕ وغیرہ

آ ترٛیشہِ کوٗلر تَتھ چھُ کوٗلر ماڈل اَز بَنوومُت ہُہ بیٛاکھ نَلکہٕ لٲگِتھ تِم اکھ زٕ زٕ پیٖس

اَدٕ کیٛاہ اَدٕ سا بِہِو خدایَس نٔبیَس حَوال